اَلسلامُ علیکُم ٹھیٖک پٲٹھۍ چھُو حظ مےٚ حظ أسۍ چھِ پُلوامہِ پٮ۪ٹھٕے اَسہِ ٲس سیف زٕ ژور آمٕتۍ مہمان زٕ ژور تِمَن چھِ ڈَلہٕ سَوٲرۍ کھیٚنۍ مےٚ بوزو تۄہہِ چھُو بوٹ تِمَن کیٛاہ تِمَن ڈلہٕ سَوٲرۍ کھیٚنہِ أسۍ یِمہو تیٚلہِ سریٖنگرٕ تہٕ تَتہِ پٮ۪ٹھٕ یِمہو اور تۄہہِ چھُو حظ بوٹ چھُوا گَنٛٹہٕ کھٔنٛڈ ہٮ۪کٕہَن تِم چکر کٔرِتھ حظ چار چناری تام تہٕ اَتھ کیٛاہ پیمٮ۪نٛٹ ہٮ۪کَن تِم دِتھ

أسۍ حظ چھِ پانٛژھ پانٛژھ ٲٹھ نفر یِم پنٛژاہ رۄپیہِ اَسہِ حظ چھُ آچھا پنٛژاہ نہ پنٛژاہ رۄپیہِ چھُو ہٮ۪وان أکِس أسۍ حظ چھِ پانٛژھ اَہَن حظ أسۍ پانٛژھ داہ نفر مےٚ دَپیو تَوَے شِک ہاوُس بوٹَس ٹھیٖک ٹھیٖک ہاوُس بوٹَس چھِ تہِ چھِ حظ پنٛژاہ رۄپیہِ تہِ شِکاراہَس تہِ چھِ چار اچھا اچھا اچھا اچھا

ٹھیٖک حظ چھِ ٹھیٖک حظ یِم حظ وَنان دَپان أسۍ کھَسو تیٚلہِ ہاوُس بوٹسٕے ہاوُس بوٹسٕے حظ تیٚلہِ پگاہ نہ حظ نہ أکِس دۄن دۄہَن حظ اہن حظ أکِس دۄن دۄہَن یِمو أسۍ تھاوَو یہِ کٔرِتھ بُک کٔرِتھ تہٕ ٹھیٖک حظ چھُ ٹھیٖک چھُ أسۍ یِمو تیٚلہِ پگاہ تہٕ کیٚنہہ نہ حظ چھِنہٕ پرواے ہاوُس بوٹ تھٲیزیو اَسہِ دۄن دۄہَن ہِنٛدۍ خٲطرٕ بُک کٔرِتھ ٹھیٖک حظ

ٹھیٖک حظ ٹھیٖک حظ ٹھیٖک حظ ٹھیٖک حظ کَنسیشَن تہِ کٔرۍزیو تُہۍ کیٚنہہ نہٕ حظ چھُنہٕ أسۍ حظ کیٚنہہ نہٕ حظ چھُ پرواے اَدٕ حظ بِہِو خۄدایَس